زیادٕ تر چھس بہٕ تتھے پٲٹھۍ پکوان رنان یتھ پٲٹھی بروٚنہہ کالہِ پؠٹھ اوس رننہٕ یوان مگر کینہہ کینہہ پکوان چھس بہٕ پننس طریقس منٛز تہِ رنان یَتھ منٛز اگر بہٕ کتھ کرٕ بٹر چِکن یس مےٚ زیادٕ پہم پسند چھ سہ چھس بہٕ پننس اکس طریقس منٛز تہِ بناوان یہِ اتھ چھس بہٕ تراوان گرِکۍ مصالہٕ یم مصالہٕ چھِ أسی گرِ تیار کران اکس الگ طریقس منٛز یم مصالہٕ چھِ آسان یم چھِ آسان مخطلف یم بازٲری بازٲری مصالہٕ چھِ آسان یم بازرس منٛز مِلان چھِ تمہِ کھۄتہٕ مخطلف اگر أسی کتھ کرو ؤڈ چھ سون اکھ مصالہٕ یس أسی بناوان چھِ اکس الگ طریقس منٛز اتھ منٛزچھ آسان تمام مصالن ہند اکھ گٹہٕ جوڑ تہٕ یوٚہے ؤڑ ترٲیِتھ چھ امہِ بٹر چکنک یُس مزٕ چھُ سہ چھ دُگنہٕ گژھان تہٕ بازٲری بٹر چکن کھۄتہٕ چھ یہِ الگ گژھان